ساروٕے کھۄتہٕ گۄڈٕنٮ۪تھ چھُ میانہِ زنٛدگی منٛز اَکھ ڈیٹ وارِیاہ زیادٕ یاد کَرُن لایق سُہ چھُ تٕرٛہ نَومبر تَمہِ دۄہ چھَس بہٕ زامٕژ تِمہِ دۄہ چھِ أسۍ سٲری رشتہٕ دار رٔلِتھ مِلِتھ یار دوس رٔلِتھ مِلِتھ کیک ژٹان تہٕ کَران مَزٕ اورٕ یورٕ دۄیِم ڈیٹ چھُ سُہ گوٚو تٕرٛہ جُلاے تَتھ پٮ۪ٹھ اوس مےٚ بٲیِس خانٛدر بیٛاکھ ڈیٹ گوٚو زٕ جنؤری تَمہِ دۄہ اوس مےٚ ٹُویلتھُک رِزلٹہٕ بیٛاکھ ڈیٹ گوٚو تٕرٛہ اَگستہٕ تَمہِ دۄہ کوٚر مےٚ کالجہِ ایٚڈمِشن بیٛاکھ دۄہ گوٚو پنٛدَہ سیٚپٹمبر تَمہِ دۄہ گٔے أسۍ ٹیوٗرس